یِم زَن کٔشیٖرِ منٛز بٔڑۍ دۄہ مناونہٕ چھِ یِوان تَتھ منٛز چھِ یِوان عیٖد یُس زَن مُسلمانن چھِ یِوان ؤریَس منٛز دۄیہِ پھِرِ اکھ گٔے بٔڑ عیٖد تہِ بیٛاکھ گٔے لۄکٕٹ عیٖد تہِ اَمہِ علاوٕ یِم زَن اَسہِ بَٹہٕ بَرادٔری منٛز بٲے چھِ تِم چھِ مَناوان دیوٲلی ہولی تہِ اَمہِ علاوٕ چھِ تِم بیٚیہِ تہِ واریاہ یِم زَن بٔڑۍ دۄہ چھِ تِم چھِ مَناوان تہٕ یہِ چھُ عکٲسی کَران سانہِ یُس زَن اَسہِ بٲے بنٛدُت چھُ ییٚتہِ تہِ تَمِچ چھُ یہِ بٔڑ بار عکٲسی کَران تہِ اَمہِ علاوٕ چھِ باقے مذہبَن ہِنٛدۍ لوٗکھ تہِ یِتھ کٔنۍ زَن سِکھ بَرادٔری منٛز گُروٗ نانک یا باقٕے یِمَن بَڑٮ۪ن ہِنٛدۍ دۄہ چھِ آسان تہٕ تِم تہِ چھِ یِوان کٔشیٖرِ منٛز بَڑٕ چِکہٕ چاو سان مَناونہٕ